یِتھُے اکھ نو لۄکُٹ شُرۍ زیٚوان چھُ ساروی کھۄتہٕ برونٛہہ چھُ تٔمِس بانگ پَران تَمیُک مطلب گوٚو کہِ سُہ چھُ مُسلمان بیٚیہِ سُہ آو تٔمِس چھِ وَنان سُہ چھُ اکھ مُسلمان بیٚیہِ آو سُہ یَتھ دُنیاہَس منٛز تمہِ پَتہٕ چھِ تٔمِس ناو کران دوٚیو تریو دۄہ پَتہٕ یُس تٔمِس ناو چھُ کران تمہِ پَتہٕ چھُ تٔمِس ویکسیٖن کرناوان برابر شیٚن رٮ۪تن خٲطرٕ پٮ۪ٹھ یِتھُے شیٚے رٮ۪تھ گژھان چھِ تَمہِ پَتہٕ چھِ تٔمِس اوپ ژوٚپ کران تَمیُک مطلب گوٚو تٔمِس چھِ کھٮ۪ن وین دِوان شیٚن رٮ۪تن برونٛہہ چھِ تٔمِس خٲلی ماجہِ ہُند دۄد دیناوان یِتھُے تٔمِس یِتھُے سُہ شیٚن رٮ۪تن ہُند گژھان چھُ لگان چھُ سُہ کھۄکھش کرٕنۍ یِتھُے تٔمۍ کھۄکھس مۄکلٲو کٔرتۍ لاگان چھُ سُہ پَکُن